مےٚ چھُ وارِہَن ڈرٛایِنٛگ کٕلاسَن منٛز حصہٕ نیُمُت تہٕ وارِہَن ؤرٕک شاپَن منٛز تہِ حصہٕ نیُمُت کالجہِ لٮ۪ولہِ پٮ۪ٹھ تہِ چھِ مےٚ وارِہَن ؤرٕک شیٖل ییٚلہِ تہِ تہٕ ؤرٕک شاپ ٲسۍ گژھان بہٕ ٲسٕس تَتھ منٛز حصہٕ نِوان سٲنِس سکوٗلَس منٛز ٲسہِ واریاہ ؤرٕک شاپ گژھان ڈرٛایِنٛگ ؤرٕک شاپ ٲس تَتھ منٛز تہِ ٲسٕس بہٕ فٔسٹ ڈِوجَن نِوان تہٕ تَتھ منٛز ٲسٕس حصہٕ نِوان آز چھَس بہٕ یونیورسٹی لٮ۪ولہِ پٮ۪ٹھ یِمَن ؤرٕک شاپَن منٛز حصہٕ نِوان یَتھ منٛز دُنہِکۍ بٔڑۍ بٔڑۍ فَنکار تہِ چھِ یِوان تہٕ تِم تہِ پَنُن رول اَتھ منٛز واریاہ زیادٕ اَصٕل اَدا کَران تہٕ تِمَن نِش چھِ أسۍ واریاہ زیادٕ ہیٚچھان